نہ نہ مُشکِلات گٔے نہٕ کینٛہہ سُپیٖکِنٛگ وِزنا بہ کَشمیٖری بولَنہٕ وِزِ اَلبَتہ اَسہِ بہٕ اوسُس تَمہِ ساتہِ پَران سِکِستھَس یِتھُے اَسہِ کَشمیٖری سَبجَکٹ آو سکوٗلَن منٛز تھاونہٕ تہٕ رایٹِنٛگ منٛز گٔے واریاہ پرٛابلِم گۄڈنِکٮ۪ن دۄہَن واریاہ زیاد پرٛابلِم اور یِتھ کَنۍ أسۍ بولان ٲسۍ یا کَشمیٖری سُہ اوس ٹھیٖک مَگَر یِتھُے پَرنہٕ وِزِ آو بِلکُل پَرنہٕ وِزِ یِتھُے أسۍ یہِ کَشمیٖری اَصلی سَبجَکٹ اوس تَتھ منٛز گوڈنِکِٮ۪ن دۄہن واریاہ زیادٕ مُشکِلات کیٛازِکہِ اَتھ آسہٕ تِم ساینٕز آسان نوٹیشَنٕز آسان یِم نہٕ اَسہِ سانہِ خٲطرٕ مُشکِل آسہٕ نوٚو اوس اَکھ سَبجَکٹ تہٕ اَسہِ گوٚو لیکھنَس وِزِ تہِ گٔے اَسہِ پرٛابلِم اور پَڑنہٕ وِزِ تہِ مَگَر وِد ٹایم پَرُن گوٚو زِیادٕ سَہَل ایز کَمپیٲڈ ٹُہ لیکھُن تہٕ یِتھُے زیادٕ زیادٕ پرٛٮ۪کٹِس گٔے پَتہٕ گوٚو لیکھُن تہِ سیوٚد تہٕ پَرُن تہِ سیوٚد